اَسَلامُ علیکُم اگر أسۍ وٕچھو سٲنِس گامَس منٛز یا سٲنِس گَرَس منٛز کُنہِ ساتہٕ لَڑٲے چھِ گَژھان گۄڈٕنٮ۪تھٕے اگر أسۍ پنٛنہِ فیملی منٛز سٲنِس گَرَس منٛز کٲنٛسہِ بٲژَن دۄن لَڑٲے گژھِ تَتھ چھِ أسۍ کوٗشِش کَران زِ تَتھ گژھِ پنٛنے فیملی ہِنٛدۍ پنٛنہِ گَرِکۍ زِٹھ یِم آسن پنٛنِس گَرَس منٛز تٕمَے گژھِ تَتھ سالو کَرٕنۍ کیٛازِکہِ سُہ گوٚژھ نہٕ مطلب سانہِ گَران نیٚبَر اِشوٗ نیرُن کینٛہہ پَتہٕ اگر أسۍ وٕچھو سٲنِس گامَس منٛز اگر کُنہِ ساتہٕ کٲنٛسہِ مطلب دۄن گَرَن لَڑٲے گژھِ پانہٕ ؤنۍ یا جگڑٕ گژھِ پانہٕ ؤنۍ تَتھ چھِ أسۍ کوٗشِش کَران کوٗشِش چھِ أسۍ تَتھ کَران زِ یہِ اَتھ گٔژھۍ پنٛنہِ گامہٕ وٲلۍ مطلب یِم اَسہِ گامَس منٛز زِٹھۍ آسن یِم سٲنِس گامَس زِٹھۍ آسن پرٛٮ۪تھ کُنہِ طرفہٕ تِمنٕے اَتھِ سُہ مطلب سۄ لَڑٲے سُہ جَگڑٕ یِمَن آسہِ تُہُنٛد لَڑٲے جَگڑٕ سُہ گوٚژھ نہٕ مطلب زیادٕ گژھُن نیٚبَر کینٛہہ تَتھ چھِ پَنٕنۍ گام وٲلی اَسہِ یِم زِٹھۍ آسان گامَس منٛز تِمَے چھِ تَتھ مطلب ٹھٔہراوان تَتھ جَگڑس تِمَے چھِ تَتھ سالوٗ کَران تہٕ مطلب تَمہِ سۭتۍ چھُ سٲنِس گامَس تہِ اَمُن بیٚہوان اَمہِ تہٕ مطلب اگر أسۍ کُنہِ ساتہٕ زیادٕ کینٛہہ مُشکِلی سان اَسہِ کٲنٛسہِ گَرَس اَسہِ زیادٕ کینٛہہ لَڑٲے پَتہٕ مطلب گَژھِ سُہ گامہٕ نیٚبَر تیٚلہِ تہِ چھِ تَتھ کوٗشِش کَران پنٛنہِ گامٕکۍ زِٹھۍ کہِ مطلب یہِ گوٚژھ نہٕ زیادٕ نیٚبَر گژھُن کینٛہہ فیملی منٛز ییٚلہِ لڑٲے چھِ اَسہِ گژھان پَتہٕ نیرِ سۄ مطلب سانہِ گرٕ نیٚبر تَتھ پٮ۪ٹھ تَمہِ مطلب تَمہِ دۄہ تہِ چھِ أسۍ پنٕنۍ گامٕکۍ زِٹھۍ اَنان تِمَے چھِ تتھ پتہٕ لڑایہِ امُن دِوان یا شانتی دِوان تہٕ مطلب سٲنِس گامَس منٛز چھُ اَمی زِٹھٮ۪ن گژھِ اَسہِ پَزن عِزت کَرُن کیٛازِکہِ تِم چھِ اَسہِ ہمیشہِ بَکار یِوان تِم چھِ ہمیشہِ سٲنِس مطلب لڑٲے جگڑٕ آسہِ کینٛہہ تِم چھِ ہمیشہِ تَتھ اَمُن دِوان ہمیشہِ تَتھ ٹھیٖک تھاوان پَتہٕ سُہ گَرِ آسہِ ہا یا گَرٕ نیٚبرٕ آسیٛا سُہ گامَس منٛز آسیٛا یا فیملی منٛز آسیٛا یِم چھِ اَسہِ زِٹھۍ سانہِ مطلب لایفہِ منٛز واریاہ زیادٕ اہم کیٛازکہِ یِمو سۭتۍ چھُ مطلب اَگر أسۍ فار ایٚگزامپٕل اَگر کٲنٛسہِ مطلب تیُتھ تہِ کینٛہہ مطلب جَگڑٕ گژھِ تیُتھ تہِ کینٛہہ لڑٲے گژھِ ییٚمہِ سۭتۍ مطلب سٲنِس گامَس منٛز پَتہٕ مطلب زیادٕ زیادٕ لڑٲے گژھِ زیادٕ زیادٕ کینٛہہ اَمُن روزِ نہٕ کینٛہہ تَتھ منٛز تہِ چھِ یِم واریاہ زیادٕ اہم رول اَدا کَران یِم چھِ اَسہِ مطلب سَمجاوان یِم چھِ اَسہِ مطلب دٮ۪ماغہٕ منٛز کَڑان یہِ مطلب بُرٕ خیالات رٕتۍ خیالات ڈالان دٮ۪ماغَس منٛز سٲنۍ زِٹھۍ زِ کیٛاہ گژھِ ٹھیٖک کیٛاہ گَژھِ نہٕ ٹھیٖک مطلب گامَس منٛز کِِتھ پٲٹھۍ پَزِ روزُن پنٛنِس گَرَس منٛز کِتھ پٲٹھۍ پَزِ روزُن پنٛنِس ہمسایَس کِتھ پٲٹھۍ پَزِ سلوٗک کَرُن اَسہِ چھِ یِم سَمجاوان پَنٕنۍ زِٹھۍ ییٚمہِ ساتہٕ تہِ لڑٲے گژھِ کٲنٛسہِ گَرَس منٛز یا مطلب نیٚبرٕ یِم چھِ اَسہِ سَمجاوان زِ لَڑایہِ سۭتۍ چھُنہٕ کِہیٖنۍ نیران اِسلیے پَزِ اَمُن تھاوُن گَرَس منٛز تہِ نیبرٕ تہِ اِسلیے چھِ مطلب یِہنٛدِ سۭتۍ چھِ أسۍ مطلب حالانٛکہِ أسۍ پانَے وٕچھو سانیو زِٹھیو سۭتۍ چھِ سانیو زِٹھیو سۭتۍ چھِ سٲنِس گَرَس منٛز یا سٲنِس گامَس منٛز واریاہ زیادٕ واریاہ زیادٕ اَمُن روزَن شانتی روزان اِسلیے چھِ یِم سٲنِس مطلب گامَس منٛز سٲنِس گَرَس منٛز زِٹھۍ واریاہ زیادٕ اہم واریاہ زیادٕ اہم تہٕ اَصٕل رول اَدا کَران